یہِ یہِ چھِ خانٛدَرس پٮ۪ٹھ کٕنان کانٛہہ چھ یِتھ پٲٹھۍ چھ لٔڑکہٕ ہُتہِ چھ یہِ یہِ چھِ جاب کَران پتہٕ چھ تِم یِوان اَسہِ وُچھنہِ وَنہِ چھ اِتھے پٲٹھۍ وُچھان سٲنۍ گَرکۍ لٔڑکَس پَتہ چھ آنکار دِوان پَتہٕ چھ گَژھان انگیجمیٚنٹ پَتہٕ چھ پانہٕ ؤنۍ وٲج یا سوٚن تراوان پَتہٕ چھ لٔڑکہٕ تہٕ کور وُچھان پَتہٕ چھس اِنگیجمیٚنٹ گَژھان تِم پَتہٕ تمہِ پَتہٕ چھ یِوان تِم دَہ پَنٛدَہ نَفَر پَتہٕ چھ تِم کھیٚوان کیٚنٛہہ پَتہٕ چھِ یہِ یِمن یہٕ سوٚن ووٚن کیٚنٛہہ آسان اَنُن تِمے چیز اَنان بیٚیہ وُچھان یہِ کھیٚوان پَتہٕ چھ بیٚیہ یِوان واپَس تہٕ اَسہِ چھ عیدِیان ہتھ یِوان ہو یہِ تہٕ بیٚیہِ ساتھ نام تہِ گژھان پَتہ چھ دۄہ گَنٛڈان پَتہٕ چھِس خانٛدرُک ڈیٹ دِوان پَتہ چھِ أسۍ وازَس وَنان وازس ڈیٹ دِوان پَتہ چِھس وَنان یِتھ پٲٹھۍ بیٚیہ چِھس وَنان پَتہ چِھس خانٛدَر کَران اَصٕل پٲٹھۍ پَتہٕ چھِ أسۍ ٲشناو تہِ اَناں تَتھ منٛز خانٛدرَن منٛز ٲشناو پَنٕنۍ ٲشناو پَنٕنۍ دوس ہَمساے یا بایَن ہٕنٛدۍ دوس کَانٛہہ تہِ آسان ٲشناو وٲشناو اَنان تَتھ منٛز انان ہَر کانٛہہ ٲشناو اَنان تہٕ پَتہ گٔے کٲم تہٕ پَتہ چھ تٔتی گَژھان ایٚنڈ نِکاحن تانۍ نکاح چھ مَطلَب پَتہٕ چھ اِمام صوب یِوان پَتہٕ چھ اَسہِ نِکاح گَژھان پَتہ چھِ أسۍ مَہَر تہِ وُچھان أمِس کوتاہ آسہِ پانژھ لَچھ پَتہٕ چھ گَژھاں کٲم تہِ پَتہٕ چھ تہِ گَژھان ٲتی چھُ پَتہٕ سُہ ایٚنڈ گَژھان اَسہِ